بہٕ چھُس گۄڈٕ پرٛیٚکٹِس کران دوٗر سفر سِٹارٹ کَرنہٕ برٛونٛٹھ سفر کٔرِتھ چھُس بہٕ واریاہ تہِ زیادٕ ترٛیش چیٚوان ترٛیش لَگنہٕ برٛونٛٹھٕے چھُس بہٕ ترٛیش چیٚوان اَتھ سۭتۍ سۭتۍ چھُس بہٕ ہیٚلدی تہٕ نیچرَل غذا کھیٚوان پَنُن پان چھُس بہٕ صاف تھاوان یۄس لَژھ کھَسان چھِ ٹٕرٛپَس مَنٛز بہٕ چھُس سۄ جلدی جلدی صاف کران کیٚنٛہہ سفر کٔرِتھ چھُس بہٕ تھکھ کَڈان آ ییٚلہِ زن بہٕ واریاہ لانٛگ سفر چھُس کران تیٚلہِ چھِ مےٚ کمبرَس تہِ دگ کَران اَتھ سۭتۍ سۭتۍ چھِ مےٚ شولڈَرَن تہِ دگ کَران اَمہِ ساتہٕ